پانٛژھ نَمبر یِم بہٕ ؤنِتھ ہٮ۪کہٕ تِم چھِ نو ساس نو شَتھ نَمنمتھ گوٚو اکھ نَمبر دوٚیِم نَمبر یُس بہٕ ؤنِتھ ہٮ۪کہٕ دہ ساس پٮ۪ٹھ کَرورَس تام یا دَہن کَرورن تام چھُ اکھ کَرور زٕ تووُہ لَچھ تریٚیہِ شیٖتھ ساس ژور ہَتھ تہٕ ترُنَمَتھ یہِ گوٚو دوٚیِم نَمبر تریٚیم نَمبر یُس بہٕ ؤنِتھ ہٮ۪کہٕ سُہ چھُ ژَتجِہہ کَرور اَرٕتٲجِہہ لَچھ سَتہٕ تٲجی ساس شیٚے ہَتھ تہٕ شُنمَتھ ژوٗرِم نَمبر یُس بہٕ ؤنِتھ ہٮ۪کہٕ دہ پٮ۪ٹھ ہیور کُن سُہ چھُ پانٛژھ کَرور اَرٕشيٖتھ شیٖتھ لَچھ ترُٛنَمَتھ ساس ترے ہَتھ تہٕ تێیِہ ترٕٛہ پونٛژِم نَمبر یُس بہٕ ؤنتھ ہٮ۪کہٕ سُہ چھُ شیٚے ساس شیٚے ہَتھ تہٕ شُہٲٹھ